پانٛژھ تٲریٖخ یِم مےٚ یاد چھِ دَہ جَنؤری کُنوُہ شٮ۪تھ تٕرٛہ پانٛژھ اگستہٕ زٕ ساس پانٛژھ اَٹھووُہ مارٕچ زٕ ساس دَہ اَکہٕ تٕرٛہ جَنؤری زٕ ساس تُرٛواہ زٕ اگستہٕ زٕ ساس بَہہ ترٛےٚ جَنؤری زٕ ساس اَرداہ شَتوُہ مارٕچ زٕ ساس وُہ دَہ مارٕچ زٕ ساس بَہہ اَکہٕ تٕرٛہ اگستہٕ زٕ ساس زٕتووُہ